ہیٚلو السلام علیکُم تُہۍ چھُو حظ یہِ موسِن صٲب چھِ حظ ٹٔرٕف اونر حظ آ أسۍ چھِ ییٚتہِ کیٛاہ چھِ ونان گاندَربَل پٮ۪ٹھ اَسہِ حظ ٲس یہِ ٹٔرٕپ ضرورَت اَسہِ اوس میچ اَتھوارِ دۄہ اَتھ وارِ دۄہ چھُ اَسہِ دَہ بَجے اَتھ وارِ دۄہ چھِ اَسہِ دَہ بَجے زٕ میچ اَکھ چھُ دَہ بَجے اَکھ بیٚیہِ چھُ زٕ بَجے اَکھ آ یُس یہِ تۄہہِ چھُنہ کیٛاہ حظ آ یُس تۄہہِ ٹٔرٕف چھُنہٕ حظ سُہ چھُنہٕ حظ یہِ سیٚون ایٚسایڈ ٹُوٚ فایو ایٚسایِڈ اَسہِ چھِ اَتھ وارِ دۄہ دَہہِ بَجہِ سیٚوَن ایٚسایِڈ بیٚیہِ چھُ دۄیہِ بَجہِ چھِ اَسہِ فایو ایٚسایِڈ آ تہٕ یہِ چھُ اَسہِ یلے آتھوارِ دۄہ اچھا اچھا ٹھیٖک تُہۍ ؤنتَو مےٚ یہِ اَتھ کیٛاہ چھُ گژھان یہِ سیٚون ایٚسایڈَس کیٛاہ چھِ گژھان سیٚوَن ایٚسایڈَس کیٛاہ چھِ گژھان اَسہِ یہِ پیمینٹ اچھا تھری تھاوزَنٛڈ فایِو ایٚسایڈَس اچھا ٹوٗ تھاوزَنٛڈ تُہۍ ؤنتَو مےٚ یہِ بیٚیہِ کیٛاہ وَنان تَتھ یہِ اَسہِ چھا یہِ پونٛسہٕ ترٛاوُن ایٚم پے ویم پے یا کیٚنٛہہ اچھا ٹھیٖک یہِ تہٕ تُہۍ ؤنتَو مےٚ اَکھ کَتھ یہِ بیٚیہِ گژھِ نہٕ اَسہِ اگر أسۍ اَکھ حظ تُہۍ ؤنزیٚو یہِ کَنفٲرٕم آسہِ اَسہِ گژھِ نہٕ دۄنکھٕ ووٚنکھٕ لَگُن کیٚنٛہہ تہٕ کیٛازِ ٹیما اَناوو ٲسۍ اور پَتہٕ آسہِ نہٕ تَتہِ گرٛاوُنٛڈ گرٛاوُنٛڈٕے ایٚولیبٕل کِہیٖنۍ اچھا تُہۍ ؤنتَو مےٚ یہِ اَکھ کَتھ کیٛاہ وَنان تَتھ یہِ اَسہِ چھِ مگر یہِ تھٲیزیٚو تُہۍ یاد اَسہِ چھِ زٕ میچ گِنٛدٕنۍ اَہَن حظ آ سُہ تُہۍ وُچھِو حظ گۄڈٕ یہِ اَتہِ وُچھِو تُہۍ گۄڈٕ یہِ چھا ایٚولیبٕل کِنہٕ نہ تۄہہِ ؤنوٕ نہٕ حظ أسۍ دِمو نظر تَوے أکہِ تُہۍ دِیِو نَظر توتہِ یہِ تُہۍ وُچھِو یہِ چھا دۄنوٕنی ٹایمَن ایٚولیبٕل دَہہِ بَجہِ تہِ دۄیہِ بَجہِ تہِ مگر پَتہٕ گژھِ نہٕ دۄنکھٕ ووٚنکھٕ گژھُن کیٚنٛہہ بہٕ تھاہو تۄہہِ پیمٮ۪نٛٹ ترٛٲتھ تہٕ گوٚو اَتہِ اَسہِ چھُ وۄنۍ ترٛاوُن تیٚلہِ اَسہِ کوٗتاہ چھُ کُل پیمٮ۪نٛٹ گژھان دۄن دۄنوٕنی ہُنٛد وۄنۍ چھا اَسہِ برابر فایو تھاوزَنڈ ترٛاوٕنۍ تہٕ وۄنۍ کٔرِو حظ تھوڑا کم وم کیٛازِ یہِ چھُ اَسہِ چھِ زٕ میچ گنٛدٕنۍ تَوَے مےٚ حظ دوٚپ توتہِ وۄنۍ کیٛازِ وۄنۍ چھ اسہِ وۄنۍ چھِِ اسہِ گنٛدُن اَتہِ کوٗتاہ ٹایمٕے چھُ آسان توتہِ کٔرِہوس حظ رۄپیس اَکھ زٕ ہَتھ کَم اچھا چلو ترٛٲیِو حظ تُہۍ یہِ مگر گژھِ نہٕ دۄنکھٕ ووٚنکھٕ گژھِ نہٕ اَسہِ گژھُن کیٚنٛہہ چلو وَل حظ ٹھیٖک حظ چھُ اَدٕ حظ ترٛٲیِو حظ تُہۍ مےٚ یہِ چلو بیٚہِو حظ رۄبَس حَوالہٕ چلو ٹھیٖک حظ چھُ اَدٕ حظ اَدٕ حظ السلامُ علیکُم